ساروی کھۄتہٕ سَخ باسیو مےٚ آز تام سَخ نہٕ کیٚنہہ تِکیازِ میانہِ خٲطرٕ اوس گۄٕنِکۍ پھِرِ تہٕ مےٚ اوس نہٕ ہیوٚچھمُت تہِ کِہیٖنۍ گاڈٕ رَنُن أسۍ کٲشِر ییٚلہِ گاڈٕ چھِ رَنان أسۍ چھِ تراوان تَتھ مُجہِ تہِ أسۍ چھِ تراوان ہاکھ تہِ أسۍ چھِ تَتھ تراوان نَدٕر تہِ تہٕ مےٚ ٲس نہٕ پَتہہ کِہیٖنۍ تہٕ کہِ اَتھ چھُنہٕ آسان پَتہٕ یِتھُے یہِ گاڈ تَیار چھُ گژھان اَتہِ چھُنہٕ آسان چونچہٕ تراوُن منٛز کِہیٖنۍ تہٕ مےٚ کٔر سۄے غلطی مےٚ بَناوِ گاڈٕ تَتھ تروو مےٚ چونچہٕ منٛز تِم پھُچہِ تَمام گاڈٕ تَتہِ کھوٚت نہٕ گاڈٕ گاڈ یُتھ پھوٚل وَنان چھِ اکھ پھوٚل گاڈٕ پھوٚل کھوٚت نہ کِہیٖنۍ تہِ سُہ روٗد میانہِ خٲطرٕزیادٕ چیلینجِنگ رَنُن اوس نہٕ تیوٗتاہ زیادٕ چیلینجِنگ کیٚنہہ مَگر یُس تَتھ سُہ پروسیٖجِر اوس بَناونُک تہِ مےٚ ٲس نہٕ پَتہٕ کیٚنہہ کہِ اَتھ منٛز چھُ پٮ۪وان یِمن یِمن چیٖزَن ہُند احتِیات کَرُن سُہ باسیو مےٚ ساروی کھۄتہٕ زیادٕ مُشکِل تَمہِ پَتہٕ ہیوٚچھ مےٚ مگر تو پَتہٕ چھَس بہٕ گاڈٕ رَنان تہٕ بہٕ چھَس واریاہ اَصٕل پٲٹھۍ رَنان تِم بیٚیہِ چھِ تِم اَصٕل پٲٹھۍ تَیار تہِ گژھان مُجۍ تہِ چھےٚ سَکھ تراوان ہاکھ تہِ چھےٚ سَکھ تراوان نَدُر تہِ چھَس تراوان گارٕ گاڈٕ تہِ چھَس تراوان دۄن دۄہَن چھِ أسۍ سُہ کھٮ۪وان مَگر وۄنۍ چھُنہٕ مےٚ گژھان مُشکِلات کیٚنہہ گۄڈٕنِک پھِرِ گوٚو نہٕ مےٚ بَنوو سُہ سُہ گوٚو پَتہٕ خراب